ٹیکنالوجی یُس چھِ أمۍ کوٚر واریاہ اہم رول پٕلے چاہے سُہ ٹرٛانسپوٹیشَن چھِ تِکیٛازِ برونٛٹھ ٲس پیٚوان اَسہِ ٹِکٹہٕ بُک کَرنہٕ خٲطرٕ پیٚوان گژھُن توٗرۍ اَز چھِنہٕ پیٚوان گژھُن اَز چھِ ہیٚکان سورُے اِنسان فونسٕے پٮ۪ٹھ کٔرِتھ